کٲشِر زَبان چھےٚ گَژھان پرٛٮ۪تھ کُنہِ جایہِ استعمال اَگر اَسہِ تِجارت آسہِ کَرٕنۍ یا کاربار آسہِ کَرٕنۍ اَگر أسہِ دُنہِچ مطلب پنٛنہِ کٔشیٖرِ ہٕنٛز ترقی آسہِ وٕچھِنۍ أسۍ چھِ کٲشِر پٲٹھی کَتھ کَران اَگر تِجارت تِجارَت آسہِ کَران تَتَس تہِ چھِ تٕم کٲشِر زَبانہِ ہُنٛد اِستعمال کَران کٲشِر لوٗکھ چھِ پنٛنی۪و کَتھو سۭتۍ باقیَن لُکَن تہِ مٲیِل کَران تِکیٛازِ اَگر یور چھِ کٲش یور چھِ بِہٲرۍ تَران تِم چھِ یِم ییٚتِچہِ زَنہِ چھِ آسان تٕم چھِ تِمَن مَس دِوان تِجارَت چھےٚ کَران تٕم تہِ چھِ کاربار اَصٕل پٲٹھۍ کَران کٲشِر پٲٹھۍ چھِ کَتھ کَران تہٕ باقِین لُکَن چھِ پانَس کُن مٲلۍ کَران کٲشِر زَبان چھےٚ واریاہ اَصٕل زَبان سَہ چھےٚ گَژھان اَگر أسۍ وٕچھو دُنیاہَس مَنٛز یۄس تہِ تِجارت چھےٚ خاص کَرر کٔشیٖرِ منٛز یا جٔمِس مَنٛز یۄس تِ تِجارت چھےٚ گژھان تَتَتھ چھِ ہٮ۪وان کٲشِر زَبان ہٕنٛز کٲشِر زَبان اِستعمال کَرنہٕ کٲشِر زَبان چھےٚ کٲشرٮ۪ن لُکَن ہٕنٛز پہچان تِکیٛازِ کٲشرِ زَبانہِ کٲشِرۍ چھِ کٲشِرِ زَبٲنۍ کٲشِر زَبانے کَران تہٕ کٔشیٖر منٛز چھِ اَیٚمہِ سۭتۍ ترقی یِوان کٔشیٖر چھےٚ دۄہ کھۄتہٕ دۄہ أمیٖر تٔریٖن بَنان ییٚتِکۍ یِم باپٲرۍ چھِ یا سُکوٗلَن مَنٛز تہِ چھےٚ کٲشِر زَبان یِوان پَرناونہٕ ییٚمہِ پٮ۪ٹھ ییٚمہِ سۭتۍ اَکھ بَچہِ اَصٕل پٲٹھۍ ہیٚچھان چھِ کٲشِر زَبان پَتہٕ چھِ گَژھان سُہ کٲشِر کٲشرِس منٛز چھِ سُہ واریاہ ڈِگری تہِ کَران یِتھ کٔنۍ سُہ پَنُن یہِ روزگار چھُ کَماوان کٔشیٖرِ زَبان چھِ واریاہ اَصٕل زَبان